ہیٛلو اسلامُ علیکُم

ہیٚلو اسلامُ علیکُم

وعلیکم سلام ٹھیٖک چھَو حَظ شُکُر خدایس کُن اَہن حَظ اَصٕل پٲٹھٮ۪ن تُہۍ چھِوا ٹھیٖک مےٚ بوٗز تُہۍ چھِو یِم تیٖر ویٖر آ تۄہہِ کٕم دیُت نَو نمبر اَچھا اَچھا ٹھیٖک اَسہِ حَظ چھِ تیٖر کٕنٕنۍ

دَہ پنٛداہ چھِ اَسہِ ریٹ یَمن چھِ ڈِفرنٛٹ

نہَ کٲشِر یِمن چھِنا لۄکِٹۍ تہِ چھِ اَتھ منٚز بٔڈۍ تہِ چھِ اِس لیے گٔژھِ اَتھ ریٹ ڈِفرنٹ

مےٚ باسان أکِس أکِس دَہ ترٕٛہ ژتجی ساس تُہۍ وُچھِو تُہۍ ہَے پانہٕ چھُو زانان تُہۍ کیٛاہ ونان گاٹہٕ کَتہِ دِمو گژھنہٕ تُہۍ وُِچھِو نا گۄڈٕ توٚتہِ آسوِٕ نا تٔمۍ ووٚنمُت ییٚلہِ تٔمۍ نمبر آسنو دیُتمُت اَدٕ ییٚلہِ تۅہہِ تٔمۍ ووٚننو تہٕ تُہۍ روٗزِو مُطمعیٖن تُہۍ وُِچھِو تُہۍ تھٲوِو مےٚ پٮ۪ٹھُ بروٗسہٕ تۄہہِ دِمہو نہٕ نۄقصان گژھنہٕ یٔمۍ ییٚلہِ تۄہہِ ووٚننو تُہۍ ییِو تٔمۍسٕے سۭتۍ تہٕ دِیو گوڈٕ پانہٕ تہِ نظر چھُنا ٹھیٖک تٔمۍسٕے سۭتٮ۪ن ییٖزیو بیٚیہ کٔرۍزیٚو گۄڈٕ فون وون ییٚلہِ یِیِو

چھُ نہٕ حَظ ٹھیٖک ییٚتھی نمرس پٮ۪ٹھ کٔرۍزیٚو مےٚ فون خانٛدرٕ خٲطرٕ تۄہہِ چھِوا سٲِلم ضروٗرت دَہ پنٛداہ اَدٕ ٹھیٖک چھُ کیٚنٛہہ چھُ نہٕ مےٚ چھِ کٕنٕنۍ سٲلِم تہٕ آ یہَے کٲم کَران ہٮ۪وان تہٕ کٕنان

بیٚیہِ ییٖزیٚو تٔمۍسٕے سۭتٮ۪ن تہٕ کیٛازِ تٔمِس چھُ اَصٕل پٲٹھین وَتھ پتھ پتہٕ اَدٕ کیٛاہ چلو بِہِو خدایس حوال